ہیٚلو اَسلام علیکُم وعلیکُم اَسلام ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ حظ ٹھیٖک چھُ حظ

اہَن حظ آ آ فیسَلٹی چھِ یِیٚتہِ ہر کانٛہہ باتھ روٗم فیسَلٹی اے سی سِسٹم ایٚویلیبُل سٲلِم کیٚنٛہہ ییٚتہِ کھیٚون چیٚون آ آ بیٚڈ ویٚڈ بیڈ سِسٹٕم سٲلِم کیٚنٛہہ آ واش روٗم سٲلِم کیٚنٛہہ آ آ واش روٗم واش روٗم تہِ ایٚٹیچ بالکنی تہِ چھِ آ بالکنی تہِ بَنہِ تَمہِ روٗم تہِ چھِ ایٚویلیبُل ییٚتہِ

یِمَن گژھِ مختلف ریٹٕچ رینٛٹ بالکنی بالکنی بغٲر گژھان زٕ ساس بالکنی وٲلۍ گژھَن پانٛژھ ساس نایِٹَس کھیٚون کھیٚون آ کھیٚون چیٚون سٲلِم چھُ فِرٛی آ آ تتھ منٛز چھِ یِوان تۄہہِ کھیٚون چیٚون فرٛی باتھ روٗم سِسٹم اَے سی سِسٹم سٲلِم کیٚنٛہہ آ یہِ کیٛاہ سا چھُ بانٛڈی پوٗرا اَتھ کیٛاہ سا چھُ ناو تاج ہوٹَل اہَن حظ ٹھیٖک چھُ اہَن حظ ٹھیٖک حظ چھُ آ أسۍ چھِ سِٹاف ییٚتہِ آ اَدٕ سا ٹھیٖک چھُ آ ٹھیٖک داہ ساس رۄپیہِ اَدٕ حظ ٹھیٖک بہٕ کرہَو تۄہہِ لوٗکیشَن واٹس اَیٚپ اَدٕ حظ کیٚنٛہہ چھُنہٕ